مےٚ چھِ واریَہن آتھرَن ہٕنٛز بُکٕس پَرِمَژ مگر ساروٕے کھۄتہٕ فیورِٹ یُس آتَھر چھُ سُہ چھُ مےٚ اَیٚم کے گاندھی تٔمۍ چھِ پنٛنہِ بَیوگرٛٲفی مُتعلِق بُک لیٖچھمٕژ یَتھ زَن ناو چھُ مَے ایٚکسپیٚرِمیٚنٹٕز وِد ٹرُتھ بیٛاکھ کِتاب چھِ تٔمۍ لیٖچھمٕژ یَتھ زَن ناو چھُ ہِنٛد سَواراج سُہ چھُ اَتھ پَننہِ بَیوگرافی منٛز پَنٕنۍ لایِفہِ ہِنٛدۍ ایٚپِسوڈٕز تہٕ اِویٚنٹٕز وَنان یِم تیٚمۍ پنٛنِہ لایِفہِ منٛز فیس چھِ کٔرۍ مٕتۍ سُہ چھُ گۄڈنیٚتھ سَوتھ ایفیریٖقہ گَژھان تہٕ تَتہِ ایٚل ایٚل بی حٲصِل کَران ایٚل ایٚل بی حٲصِل کَرنہٕ پَتہٕ چھ سُہ تَتچہِ فرٛی ڈَم موٗمٮ۪نٹ بِرٛٹِشَس خٕلاف حِصہٕ نِوان تہٕ بِرٛٹِشَس خٕلاف لَڈان تَمِہ پَتہٕ چھُ سُہ کُنوُہ شَتھ تہٕ پنٛدہَس منٛز ہِنٛدُستان واپَس یِوان تہٕ ییٚتِہِ تہِ چھُ سُہ بِرٛٹِشَس خٕلاف لَڈان تہٕ ہندُستانچِہ فرٛی ڈَم منٛز حِصہٕ نِوان سُہ چھ پنٛنِہ بُکہِ منٛز لیٚکھان یہِ کہِ اَسہِ پَزِ پرٛٮ۪تھ ساتہٕ اَمنَس ساتھ دِیُٚن تہٕ وَیلنٛس پَزِ نہٕ اَسہِ کَرٕنۍ کینٛہہ آسہِ پَزِ پرٛٮ۪تھ ساتہٕ پوٚز وَنُن یِموٕے چیٖزو سۭتۍ چھُ مےٚ سُہ فیورِٹ آتَھر